ہیٚلو ڈاکٹر صٲب ٹھیٖک چھُو حظ ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ اَہن حظ ٹھیٖک اَہَن حظ آ فرقٕے نہَ حظ گٔے نہٕ دَوا حظ کھیٚے یا تہٕ فرقٕے گٔے نہٕ اَہَن حظ بہٕ حظ یِمہٕ اوٗرۍ